ہٮ۪لو وعلیکم سلام شُکُر شُکُر بہٕ چھُس ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ

اچھا کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنہہ کہ کور چھِ سوزٕنۍ یِم سیٚکہِ گاڑِ اچھا پٹن نا اچھا ٹھیٖک ٹھیٖک اچھا ٹھیٖک ٹھیٖک ٹھیٖک گاڑِ ہٮ۪کَکھ بہٕ ژور کیٛاہ بہٕ ہٮ۪کَکھ دَہ گاڑِ سوٗزِتھ مگر آز چھِ کثٕر اَکھ اوترٕ کھوٚت نا سہلاب اَتھ چھِ ہیٚکِتھ رَلہٕ مٮ۪ژ یہِ گَژھِ یِمَن پانسٕے ہِش نا وٕنۍکٮ۪نَس پَلَسترَس منٛز گَژھِ سُہ ہَے چھو پَیی پَلَسترَس منٛز گَژھِ آسٕنۍ یہِ نا سٮ۪کھ گَژھِ آسٕنۍ نہ نِچ تہِ کَرِ نہٕ کِہیٖنۍ اگر موٹُے آسہِ تہٕ یہِ نا سۄ چھِ یِوان برٛاوُن کَلَر سٮ۪کھ یِوان سۄ اگر سۄے آسہِ آ البتہ یتھ چھِ وٕنۍکیٚنَس یۄس میٚژ رَلہٕ آسہِ امہِ کہِ وَجہ سۭتۍ گَژھِ یِمَن کٲم اَتھ منٛز گژھٮ۪کھ پَلسترَس پرٛابلِم تو البتہ وٕنۍکٮ۪نَس ہٮ۪کہٕ بہٕ دیانٲیِتھ ہیکس بہٕ مگر پنٛنِس یَتھ پٮ۪ٹھ یہِ مےٚ سینٛڈ اٮ۪کٕسٹرٛیکٹرَس پٮ۪ٹھٕ کیٚنٛہہ یہِ آ یہِ پیٚیہِ بیٚیِس پٕلانٛٹَس پٮ۪ٹھ اَسہِ اَنُن تو سُہ تہِ چھُ پَننُے سُہ چھُنہٕ یہِ کینٛہہ سُہ چھُنہٕ اورٕ یور کیٚنٛہہ سُہ تہِ چھِ پَننُے سُہ تہِ چھُ پَننُے البتہ ریٹ گژھٮ۪س مےٚ نِش گژھٮ۪س ریٹ نَرَم تٔمِس نِش گژھٮ۪س تھوڑا نہ تھوٚدُے پَہمَتھ آ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ آ سٮ۪کہِ گاڑِ سٮ۪کہِ گاڑِ گوٚو سوٗز صُبحٲے بیٚیِس نفرَس سٮ۪کھ گٲڑ تٔمِس دِژ نہ رۄپیَس ترُوہَن ساسَن تۄہہِ دِیو رۄپیَس دَہَن ساسَن بہٕ وَنَس یہِ چھُ پنٛنِس خٲطرٕ چھِنہٕ ٹھیٖک آ نَتہ اگر ڈَمپَر اگر رٔٹِو تہٕ تَتھ چھُ بَدل کیاہ یہِ نا لوڈ بیرِنٛگ کیٚپیسٹی چھِ تَتھ زیادَے آسان آ ٹھیٖک چھُ تیٚلہِ سوزو ترٛےٚ ڈمپر سوزٕناوہوس گژھٮ۪س ڈَمپر گژھٮ۪س بیٚیہ تھوڑا نا سرٛوگُے پَہمتھ ڈمپر گژھِ پنٛدٕہَن ساسَن ہُتھ کٲٹھۍ گژھِ پتہٕ ژۄتجی ساس خرچ یِتھ کٲٹھۍ کرٕناوہوس تٕرٛہنٕے ساسَن چھُنہ ٹھیٖک آ ییٚتہِ چھُ نرم گژھن آ بیٚیہِ چھُوا پانہٕ ٹھیٖک پٲٹھۍ کیٚنہہ چھُنہٕ اِنشاء اللہ آسہِ سٮ۪کھ تہِ اَصٕل سورٕے آسہِ ٹھیٖک بٕہ کَرٕناو پانَے نہ تٔمِس سۭتۍ کَتھ وَتھ ؤلِو ٹھیٖک چھُ ٹھیٖک چھُ ہے کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ مسلہٕ اچھا بِہیُو رۄبَس حوال وعلیکُم سلام